کٲشِر لوٗکھ چھِ کٲشِر زبان یوٗز کَران وۄنۍ گوٚو اگر کانٛہہ کٲشُر کٲنٛسہِ تٔمِس نفرس سۭتۍ کتھ کرِ یُس نہٕ کٲشُر ہٮ۪کان کٔرِتھ چھُ سُہ چھُ تیٚلہِ اُردو لینٛگویج یوٗز کَران یا کیٚنٛہہ ساینہِ کٲشِرۍ پٲٹھۍ ہاوان کہِ سُہ سَمجھِ تِم کَتھٕ یُس تٔمِس ضروٗرت پیٚیہِ